وعلیکُم اسلام ؤنِو حظ تُہۍ چھِوا بِلکیسا ماجیٖن ماگمہٕ پیٚٹھ أسۍ حظ چھِ ایٚڈمِنسٹریٚشنہٕ پیٹھٕ تۄہہِ سۭتۍ کَتھ کَران بیٚمنا کالج بیٹا اَسہِ چھُ تُہٕنٛز شِکایت آمٕژ واریاہ زیادٕ دپان نہ چھِوتُہۍ پنگچُووَل آسان بییٚہِ چھُ تُہۍ بِہیوِیر تُہُنٛد تہِ یُس زَن چھُ سُہ چھُ نہٕ ٹھیٖک کیٚنٛہہ کیٛاہ وجہ چھےٚ یہِ ایٚڈمِٹ کیٛاہ دٔلیٖل گوٚبُر ٹایفایِڈ بیٹا چلو ٹھیٖک مےٚ مون یہِ ایز اَ ٹایفایِڈ تُہۍ ہیٚکِو نہٕ پنگچُووَل ٲسِتھ کلاسس منٛز ٹیٖچرن سۭتۍ کیٛازِ چھُ تُہنٛد ریوٗڈ بِہیوِیر بیٹا مگر یہِ ما چھُ جٲیِز یہِ تُہۍ کَران چھِو تہِ چھُ نہٕ ٹھیٖک کیٚنٛہہ حالانٛکہِ یِم ٹیچر ٲسۍ کَران دوٚپُک أسۍ حظ مے بی أسۍ ما سا کَرو تُہۍ ڈِسمٕسے ریسٹگیٹ مگر بیٹا تۄہہِ چھُنا ضروٗری مَمی پاپہٕ اَنٕنۍ مَنڈے چِھ میٖٹِنگ اَسہِ تھٲومٕژ سارنٕے یَن تہٕ پیرَنٹسَن چھُ آمُتۍ بُلاو دِنہٕ تہٕ تۄہہِ چھُ ضروٗری یُن اَدٕسا بیٹا چلو ٹھیٖک چھُ